وعلیکم سلام آ تُہی چھُ حظ ٹھیٖک اہن حظ بلکل بلکل ٹھیٖک تُہۍ ؤنۍ تو مےٚ حظ یہِ اَتہِ چھِ حظ یہِ مےٚ حظ اوس کَرُن یہِ مولوم سکوٗلس منٛز حظ مےٚ بوز کہِ اَتہِ چھِ کٮ۪تھام سَپوٹس ایوینٹ حظ گَژھن وول آ بلکل حظ یِم سون یُس یُس مےٚ یہِ چھُ لٔڑکہٕ سون چھُ أمس تۄہہِ چھو حظ تھومُت یہِ کُنہِ سَپوٹس ایوینٹس منٛز بلکل ٹھیٖک بلکل یہِ چھےٚ حظ اَوُٹ ڈور یہِ چھےٚ حظ یہِ چھےٚ حظ اَوُٹ ڈور اِوینٹسٕے یوت چھےٚ اَتھ منٛز کِنہٕ اَتھ منٛز چھِ اِنڈور اِوینٹس تہِ

اچھا اچھا اچھا اچھا

وۄنۍ یُس یہِ سون بَچہٕ حظ چھُ نہ مےٚ حظ اوس تۄہہِ اَمہِ موٗجوٗب کَرُن فون تہِ کہِ یِم حظ ووںۍ مے دوٚپُن یہِ اَتہِ چھِ کیٚنٛہہ مےٚ حظ بوز یِتھٕ کٔنۍ اَتہِ چھُ اَسہِ کٮ۪تھام ایوینٹ گَژھن وول سَپوٹس ایوینٹ تہٕ مےٚ دوٛپ بہٕ کَرٕ یِہاے کَنفٲم کہِ یہِ تۄہہِ چھُوا یہِ رَجَسٹر کورمُت تہِ کیازِ یہِ چھُ حظ سَپوٹسس منٛز واریاہ اصل حظ اہن حظ یہِ چھُ سَپوٹسس منٛز حظ واریاہ اصل تہٕ بلکل أمس حظ چھُ أمس حظ چھ یہِ أمس حظ چھ سَپوٹس أمس چھِ کِرکٹ ہابی تہِ تہٕ یہِ چھُ أمس چھُ واریاہ زیادٕ پسند تہِ یہِ چھُ واریاہ زیادٕ اصل گِندان تہِ حظ آ اَتھ چھِ حظ یُس یہِ سَپوٹس اِیوینٹ چھُ اَتھ چھِ حظ ایج کیٹَگِری اتھ چھِ حظ الگ الگ ایج کیٹَگِری کہِ یہِ چھُ جَنرل بلکل بلکل بلکل بلکل ٹھیٖک ٹھیٖک ٹھیٖک

اچھا اچھا اچھا اچھا اچھا ٹھیٖک تُہۍ ؤنۍ تو حظ یہِ باقٕے یہِ حظ یہِ یۄس یِمن یہِ یونِفام وغیرہ آسہِ امہِ خٲطرٕ امہِ سَپوٹس ایوینٹ خٲطرٕ سۄ ییٖیا سۄ ییٖیا پرووایڑ کَرنہٕ ٹھیٖک ٹھیٖک ٹھیٖک

لگ بگ کوٗتاہ کال کوٗتاہ کال حظ لَگہِ یِمن حظ اتھ سپوٹس ایوینٹس مطلب کۭتہن دۄہن خٲطرٕ چھُ یہِ ٹھیٖک اچھا رٮ۪تس خٲطرٕ چھُ یہِ ٹھیٖک ٹھیٖک ٹھیٖک اَمہِ خٲطرٕ گَژھِ نہ حظ کیٚنٛہہ تۄہہِ چھوا اِتھٕے کٮ۪ن سِلیکٹ کٔرمٕتۍ حظ کِنہٕ اَمہِ خٲطرٕ چھِ کیٚنٛہہ ٹرایلز وایلز گۄڈنٮ۪تھ بلکل بلکل ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ مےٚ دوٚپ بَس یہِ بہٕ وٕچھِ یہِ تۄہہِ چھوا یہِ رَجسٹر کورمُت کِنہٕ نہ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ باقٕے کۄس کۄس گیمہٕ حظ چھِ

اچھا اچھا چلو ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ شُکریا اَدٕ اَدٕ حظ چلو شُکریا